آ بہٕ کٔرِِس ییٚمۍ چیٖزَن اِنسپایر کہِ بہٕ کَرٕ سِٹارٹ گارڈنِنٛگ مےٚ وُچھ أکِس جاے اَکہِ لَٹہِ مطلب أکِس گَرَس تِمَن ٲس واریاہ زیادٕ خوٗبصوٗرت پارَک سَجٲوِتھ تہٕ تَتھ ٲس واریاہ زیادٕ بیٛوٗٹِفُل بیٛوٗٹِفُل پوش ٲسۍ تَتھ لَگٲوِتھ رنٛگ بہ رٔنٛگی پوش ٲسۍ تَتھ لَگٲوِتھ تِم ٲسۍ سَجان تِم ٲسۍ واریاہ زیادٕ سَجھان تہٕ اَوَے موٗجوٗب گٔیَس بہٕ ماٹِویٹ کہِ بہٕ کَرٕ گارڈنِنٛگ سِٹارٹ پَتہٕ کٔر مےٚ گارڈنِنٛگ سِٹارٹ تہٕ مےٚ تہِ لٲگِن بیل سوٚمبراوٕنۍ واریاہ زیادٕ لۄکٕٹۍ لۄکٕٹۍ کُلۍ پوش بٔڈۍ کُلۍ لۄکٕٹۍ کُلۍ تہٕ مےٚ تہِ کٔر سِٹارٹ پَتہٕ گارڈنِنٛگ تہٕ اِنَسپایر کٔرٕس بہٕ أمی چیٖزَن کہِ مےٚ وُچھ أکِس جایہِ اَکھ بیٛوٗٹِفُل پارَک سَجٲوِتھ تہٕ تَتھ ٲسٕس أنٛدۍ أنٛدۍ واریاہ زیادٕ بیٛوٗٹِفُل پوش لَگٲوِتھ رَنگ با رَنٛگی ریٚڈ بِلیٛوٗ وایِٹ واریاہ زیادٕ اَصٕل پوش ٲسۍ تَتہِ لَگٲوِتھ دیٹ اِز واے آئی ایم ماٹِویٹِڈ